یِم زَن مُختٔلِف قٕسمٕچ کھیلہٕ چھِ یِم چھِ اَسہِ تھاوان جسمٲنی طور تہِ پھِٹ تہٕ دؠمٲغی طور تہِ جسمٲنی طور ہیٚکو أسۍ گۄڈنؠتھٕے وَنتھ یوٗتاہ أسۍ کھیل کوٗد کَرو تیوٗتاہ چھُ سون خوٗن دورٕ کَران جِسمَس منٛز اَصٕل پٲٹھۍ اَمہِ خوٗنٕکۍ جَمنٕچ جَمنٕکۍ چانسِز جَمنٕکۍ چانسِز چھِ واریاہ کَم روزان جِسمَس منٛز خوٗن جِسمہٕ کؠن سارنٕے حِصَن تام آرام سان واتان یہِ چھِ فِلٹَر اَصٕل پٲٹھۍ گژھان تَمہِ پَتہٕ گوٚو اگر کانٛہہ اِنسان پریشٲنی ہُنٛد شِکار آسہِ تٔمِس آسہِ کانٛہہ ٹؠنشَن وغیرہ ییٚلہِ سُہ نؠبَر نیران چھُ لُکَن سۭتۍ پَننؠن یارَن سۭتۍ میلَن جُلن چھِ گِنٛدان چھُ أمِس چھُ اَکہِ قٕسمہٕ یہِ ٹؠنشَن مٔشِد گژھان بیٛاکھ بیاکھ اکھ چھُ ساینسٕے ساینَس چھِ وَنان ییٚمہِ ساتہٕ أسۍ کھیل کوٗد کَران چھِ سانہِ دؠماغہٕ منٛز سانہِ جِسمہٕ منٛز چھِ کینٛہہ چیٖز نیران یِم زَن أکِس اِنسانَس یہِ ٹؠنشَن یہِ غَم غَم مَن مٔشراو مٔشراونَس منٛز مَدتھ چھِ کَران تہٕ أمِس چھِ یِم دؠمٲغی طور تہِ فِٹھ تھاوان